آو مےٚ چھِ پَے یِم بِجلی ہٕنٛدۍ کیٛاہ کیٛاہ نقصانات چھِ سانہِ زِندگی منٛز ییٚلہِ سٲنۍ أنٛدۍ پٔکۍ مِثال کے طور پَر

تارٕ چھِ آسان یِم چھِ آسان کُنہِ کُنہِ جایہِ ننٛگہٕ ییٚمہِ سۭتۍ اَسہِ خطرٕ چھُ آسان پاورَس لَگنُک یِم تارٕ چھِ آسان بِجلی تار یِم چھِ آسان روڈو پیٚٹھۍ واریاہ بۄن ییٚمہِ سۭتۍ گاڑِ پٮ۪ٹھ سوار لُکھ ہٮ۪کَن پاورَس لٔگِتھ تہٕ موتُک شِکار گٔژھِتھ گَرِ چھِ آسان یُس ہیٖٹر چھُ آسان تَتھ چھِ آسان کویل ییٚلہِ تَتھ پٮ۪ٹھ أسۍ کینٛہہ بَانہٕ چھِ لاگان پَتہٕ چھِ گَرِ آسان سِم سانہِ خاتوٗن سیُن رَنان اگر تَتھ تھپھ لٔج سُہ ہیٚکہِ کَرَنٹ پاس گٔژھِتھ سُہ زٔنۍ ہیٚکہِ تٔتی پاورَس لٔگِتھ یِم شُرۍ چھِ آسان یِم ایٚکہ اٮ۪کٕسٹٮ۪نشَن چھِ آسان یِم ہٮ۪کَن یِمَن منٛز اوٚنٛگُج ترٛٲیِتھ لٔگِتھ پاورَس ہٮ۪کَن لٔگِتھ گَرِ چھِ أسۍ بایلَر لاگان اَگَر کانٛہہ آسہِ سرٛان کَران پَتہٕ لاگہِ سُہ ترٛاوِ سُہ نٔژ یَلہٕ سُہ ہیٚکہِ پاورَس لٔگِتھ بیٚیہِ وٕچھان چھِ أسۍ وٕکٮ۪نَس بِجلی ہٕنٛدۍ چھِ واریاہ نۄقصانات یِمو نِش بَچنہٕ خٲطرٕ پَزِ اَسہِ سیفٹی میجٲرٕس فالو کَرٕنۍ اَسہِ پَزَن پٕلاسٹہِ اَسہِ پَزَن وُڈٕن چیٖزٕ اِستِمال کَرٕنۍ کاشوٗ ہَچوٗ کاشوٗ پَزَن اَسہِ اِستعمال کَرٕنۍ اَسہِ پَزِ گاڑِ پَزِ نہٕ اَسہِ چھَتَس کھَسُن کینٛہہ ییٚمہِ سۭتۍ یِم تَارٕ چھِ آسان تِمو نِش بَچو أسۍ بیٚیہِ پَزِ اَسہِ وٕنکٮ۪نَس فٔسٹ ایڈ کِٹ گَرِ تھاوُن اگر کانٛہہ بٔرٕن اِنجری گَژھِ اَسہِ سُہ ہٮ۪کو أسۍ تٔتی ٹھیٖک کٔرِتھ یِمَے ٲسۍ کینٛہہ نۄقصانات بِجلی ہٕنٛدۍ